اَسلامُ عَلیکُم سَر وَعلیکُم اَسلام سَر ٹھیٖک چھُوا اَہَن حظ ٹھیٖک حظ اصٕل پٲٹھۍ سَر تُہۍ چھِوا اتہِ ہُہ کوچ چھِوٕ حظ تُہۍ سَر اَسہِ ٲسۍ سَپوٹس سَپوٹس رِلیٹِڈ اَسہِ تھوڑا اِنفارمیشَن ضروٗرت سَر سَر اَسہِ ؤنِو حظ یہِ مطلب اَسہِ چھُ اِرادٕ کۆرمُت حظ مطلب ایٚز کِرکَٹر سَر سَر اَسہِ ؤنۍتَو مطلب آ اَسہِ کٔرِو تُہۍ تھوڑا بہُت گٲیِڈ مطلب أسۍ کِتھٕ پٲٹھۍ ہیٚکو مطلب بولِنٛگ رِلیٹِڈ ؤنِو اَسہِ یا بیٹِنٛگ مُتعلق ؤنِو اَسہِ أسۍ کِتھٕ پٲٹھۍ ہیٚکو مطلب پٔرفارمینَس پٔرفارمینس کِتھٕ پٲٹھۍ ہیٚکو مطلب اصٕل ہأیتھ حظ سَر اَسہِ کٕم کٕم اکٹیٛوٗٹی چھِ کرنہِ اَسہِ کٕم پرٛیکٹٕس چھِ اتھ خٲطرٕ کرنہِ سَر اَہَن حظ سَر اَہَن حظ سَر ٹھیٖک حظ سَر ٹھیٖک حظ چھُ سَر ٹھیٖک حظ چھُ سَر ٹھیٖک حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ سَر اَہَن حظ سَر ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَہَن حظ سَر ٹھیٖک حظ چھُ سَر آ ٹرٛایِل ٹرٛایِل اَہَن حظ سَر

ٹھیٖک حظ اَہَن حظ سَر ٹھیٖک حظ چھُ اَہَن حظ سَر اَہَن حظ سَر ٹھیٖک حظ چھُ سَر ٹھیٖک حظ چھُ سَر ٹھیٖک ٹھیٖک حظ ٹھیٖک حظ چھُ سَر کیٛاہ سَر اَہَن حظ سَر ٹھیٖک حظ چھُ سَر بِہِو حظ خُدایس حَوالہٕ